یُس میون مَشوَرٕ چھِ پَنُن کَلچرَل ہٮ۪رِٹیج بَچاونہٕ خٲطرٕ سُہ چھِ یی کہِ اَسہِ پَزِ یُس اَسہِ سون کَلچَر چھِ مِثال کانٛگٕر چھِ پھٮ۪رَن چھِ سماوار چھِ یا باقی باقی چیٖز چھِ اَسہِ پَزَن یِم پنٛنہِ ڈے ٹُہ ڈے لایِفہِ منٛز یوٗز کَرٕمنۍ دۄہے دۄہے پَزَن اَسہِ یِم چیٖز یوز کَرٕنۍ پنٛںٮ۪ن شُرٮ۪ن ہیٚچھناوُن یہِ کیٛاہ گوٚو ہُہ کیٛاہ گوٚو یُس نٔو جَنریشَن یی نٔو نَسٕل یی تٕمَن وَنو یہِ گٔے کانٛگٕر یہِ گوٚو پھٮ۪رَن یَتھ چھِ آسان یِتھ پٲٹھی کَرُن ہُتھ چھِ آسان یِتھ پٲٹھۍ کَرُن مطلب سورُے کینٛہہ ہیٚچھناوُن یہِ پَتہٕ پٮ۪ٹھٕ آو کَران تہِ برونٛہہ کُن تِمَن واتناوُن مطلب اَسہِ چھِ شُرٮ۪ن ہیٚچھناوُن اَدٕ روزِ سٲنۍ یہِ کَلچرَل ہٮ۪رِٹیج بٔچِتھ پِرٛزٔرٕو روٗزِ اَصٕل پٲٹھۍ ہیٚکہِ مطلب برونٛہہ کُن واتنٲوِتھ یِم یِم شُرۍ چھِ آسان یِمَن چھِ آسان سُہ جَنریشَن اَکھ یِم یہِ چیٖز برونٛہہ کُن چھِ ہٮ۪کان پَکنٲیِتھ اَسہِ چھِ یِمنٕے پٮ۪ٹھَن تھاوُن سورُے کینٛہہ تاکہِ ایِم ہٮ۪کَن یہِ پِرٛزٔرٕو کٔرِتھ